دٔیِمہِ لَٹہِ ییٚلہِ مےٚ پروڈَکٹ آرڈَر کوٚر آن لایِن تہٕ بہٕ گوس واریاہ ناخۄش بہٕ گوس واریاہ زیادٕ ناخۄش کیٛازِکہِ یِمو کٔرۍ اَسہِ تہِواریاہ چیٖز تِم کہِ مطلب مےٚ گوٚو أنٛدٕۍ کِنۍ پَنٛنہِ جاے مےٚ دوٚپ ہے نا وٕچھ یِم کیٛاہ چھِ کَران ییٚلہِ مےٚ گۄڈنیُک آرڈَر کوٚر سُہ سوٗز یِمَو اَصٕل پٲٹھٮ۪نَے بہٕ گوس خۄش دٔیِم آرڈَر ییٚلہِ مےٚ کوٚر مےٚ اوس ماستٕر بیٚنہِ خانٛدر مےٚ ٲسۍ پَلو آرڈَر کٔرۍ مےٚ پَلو آرڈَر بیٚیہِ اوس تَتھ یِمو تھوٚمُت تُہۍ کٔرِو سا پیمٮ۪نٛٹ گۄڈَے تۄہہِ ہسا اَنو أسۍ یہِ جلدی تۄہہِ مِلنو یہِ وِداِن ٹوٗ تھرٛی ڈیز دۄن ترٛٮ۪ن دۄہَن منٛز مِلنو تۄہہِ یہِ لیکِن ییٚلہِ مےٚ آرڈر کوٚر مےٚ کٔر پیمنٹ یِمَن نہٕ حظ روٗد نہٕ یاد کِہیٖنۍ یِمو کوٚر سٲرسٕے کوٚر یِمو اُلٹہٕ وۄنۍ ؤنِو تُہۍ کِتھ کٔنٮ۪تھ گۄڈنِچی کَتھ مےٚ کَرے پَلو آرڈَر ہاے پرٛایِز اوس تِمَن تِم ٲسۍ نہٕ سَستہٕ پَلَو کینٛہہ کیاٛزِکہِ ماستٕر بیٚنہِ اوس مےٚ خانٛدَر زٕ ساس رۄپیہِ اوس پٮ۪نٛٹ بیٚیہِ ٲس ٹی شٲٹ سۄ ٲس بہہ شَتھ رۄپیہِ بیٚیہِ اوس کیٛاہ چھِ اَتھ وَنان مےٚ بیٛاکھ پٮ۪نٛٹ اَکھ سُہ اوس ترٛٮ۪ن ساسَن بیٚیہِ اوس بوٗٹ سُہ اوس ژور ساس رۄپیہِ تہٕ ٹوٹَل أسۍ یِم گَژھان لگ بگ ٲٹھ ساس تامَتھ ٲسۍ یِم گژھان ٹوٹَل تہٕ مے کٔر گۄڈَے پیمنٛٹ کیٛازِکہِ مےٚ ٲسۍ پَے یِم سوزَن اَصٕل پٲٹھۍ کیٛازِکہِ گوڈٕنیُک پرٛوڈَوکٹ سوٗز یِمو واریاہ زیادٕ اَصٕل مگر دٔیِم دٔیمِس کوٚر یِمو واریاہ زیادٕ خرٲبی وۄنۍ ییٚلہِ یِمو دوٚپ یِمو سوٗزی نہٕ پَلو مےٚ کوٚر آرڈَر یَتھ ڈیٹَس پٮ۪ٹھ یِم آیی نہٕ مےٚ کوٚر یِمَن فون نہ چھُ فونَس دِوان تُلان یِم نہ چھِ چیٹ کَران چھُس بہٕ یِمَن میسیج یِم چھِنہٕ رِپلایی دِوان مطلب مےٚ گوٚو پنٛنہِ جایہِ واریاہ زیادٕ فیٖل کہِ وٕچھ سا یِم کیٛاہ چھِ کَران اَسہِ تَمہِ پَتہ نَے گٔے کٲم وۄنۍ کٔر مےٚ یِمَن زیادٕ زیادٕ زیادٕ زیادٕ فون لٲگِکھ گۄڈٕ تَتھ سۭتۍ ٹایم تَمہِ پَتہٕ وٲتۍ پَلو پَلو کیٛاہ وٲتۍ بہٕ ہٮ۪کو نہٕ تۄہہِ ؤنۍتھٕے پَلَو کیٛاہ وٲتۍ پَلَو وٲتۍ ییٖتیٛاہ خراب تُہۍ ما پرٛژھوٕے مطلب مےٚ گوٚو دِل تٔتی تنگ مےٚ دوٚپ وٕچھ سا بہٕ لوٗٹ ہس مےٚ اوس کٔرمُت پٮ۪نٛٹ آرڈَر تَتھ چھُکھ سوٗزمُت بدل پٮ۪نٛٹ بوٗٹ چھُم کوٚرمُت آرڈَر تَتھ بدل بوٗٹ یِم مین چیٖز ٲسۍ مےٚ پٮ۪نٛٹ بوٗٹ ووٗٹ سُہ اوس یِم سُہ سوٗز یِمو الگ تہٕ مےٚ کٔر کٲم مےٚ دوٚپ یِمَن اَدٕ رِفنٛڈ یا پٕلیس مطلب یہِ پونٛسَے دِیِو واپَس یا دِیِو مےٚ یِہوٚے واپَس دوٚپکھ ہے پونٛسہٕ گژھن نہٕ واپَس تُہۍ ہیٚکِو یہِ مطلب یہِ کٔرِتھ ایکٕسچینٛج ہُہ یہِ دوٚپمَس ٹھیٖک چھُ تیٚلہِ کٔرِو یِہوٚے تَتھ سۭتۍ تہِ لوگُکھ ٹایم دٔیِم ایٚکٕسپیٖرینٕس روٗد مےٚ واریاہ زیادٕ فضوٗل واریاہ زیادٕ حَدٕ کھۄتہٕ زیادٕ فضوٗل مطلب مےٚ آو نہٕ مطلب مےٚ بہٕ گوس واریاہ زیادٕ ناخۄش یوٗتاہ فضوٗل روٗد دٔیِم یُس مےٚ آرڈَر کوٚر وۄنۍ کیٛاہ وَنہو بہٕ یِمَن تہِ تہٕ پَتہٕ سوٗز یِمو تہٕ مگر ہَسر نہٕ کِہیٖنۍ